ایٚجوکیشن یعنی کہ پڑھٲے چھِ واریاہ أہم واریاہ ضروٗری ہر کانٛہہ مطلب یَژھان چھُ کہِ سُہ گژھہِ پَرُن لیٚکھُن تَمیٛک اَکھ وجہ چھُ یہِ کہِ اَکھ چھِ پَرنہٕ سۭتۍ ذہنٕکۍ دٔریٖچہِ چھِ کھُلان دوٚیِم چھُ اَکھ ٲں مطلب زندگی چھِ سمٕجھ یِوان ییٚلہِ انسان پوٚرمُت لیٛوکھمُت چھُ آسان أمِس چھُ یِوان سمٕجھ ٲں مطلب کَتھ باتھ چھِ أمِس تران سمٕجھ أمِس چھُ تَران وۄتھُن بِہُن سمٕجھ أمِس چھُ تَران سَمٕجھ کہِ مےٚ کِتھ کٔنۍ چھُ ٲں روزُن صاف و پاک أمِس چھِ یہِ سٲرٕے تعلیٖم یِوان دِنہٕ بَڑیٚن سۭتۍ کِتھ کٔنۍ چھُم سلوٗک کَرُن لۄکٹیٚن کِتھ کٔنۍ چھُ مےٚ سلوٗک کَرُن أمِس چھِ یِم سٲری چیٖز یِوان سمجھاونہٕ تہٕ یہِ چھُ بنان اَکھ مطلب مٲنۍ تو تُہۍ اَکھ ذِمہٕ دار انسان یُس نہٕ پَران لیٚکھان چھُ کِہیٖنۍ نہٕ یہِ چھُنہٕ ہیٚکان فیملی تہِ وٲتِتھ اصٕل پٲٹھۍ کِہیٖنۍ تِکیٛازِ أمِس چھَنہٕ سۄ جانکٲری آسان کیٚنٛہہ نَہ چھُ یہِ ہیٚکان أکِس بیٚیِس سُنٛد دُکھ درد سَمجھِتھ یُس زَن کہِ واریاہ أہم چھُ أزۍ کِس ٲں ییٚتھ دورَس منٛز أمِس چھِ واریاہ زیادٕ پَریشٲنی گژھان یُس ٲں مطلب ٲں وۄنۍ چھِ سٲنِس گامَس منٛز سُہ واریاہ زیادٕ گۄڈٕنیٚتھ اوس آسان سکوٗل ٲسۍ آسان دوٗر کالج ٲسۍ آسان دوٗر یونیورسٹی چھِ وُنہِ تہِ دورٕے تہٕ ٲسۍ آسان گۄڈٕنیٚتھ واریاہ مشکلات وۄنۍ چھِ اسہِ تہِ ییٚتہِ پرٛایمری سکوٗل چھِ ہاے سکوٗل چھِ یِم زَن اسہِ مطلب نَہ تہٕ اوس پیٚوان شہر گَژھُن ٲں مطلب سکوٗل پَتہٕ ٲس تَتہِ گژھان پرٛابلِم کٲنٛسہِ اوس نہٕ آسان مٲلِس ماجہِ گُزارٕ کِہیٖنۍ کہِ یِم کیٛاہ شہر ہیکہٕ ہان سوٗزِتھ تہنٛز پَڑھٲے ٲس نہٕ مکمل روزان کِہیٖنۍ تہٕ وۄنۍ خۄدایَن کوٚر وۄنۍ سَہل کہِ وۄنۍ چھُنہٕ سُہ ٹیٚنشَن کیٚنٛہہ وۄنۍ چھُ کہِ مطلب وۄنۍ چھُ اسہِ اَکھ چیٖز اسہِ چھُ ییٚتی ہاے سکوٗل تہِ سکوٗل چھُ أسۍ چھِ شُرۍ وُنٛکیٚن ترٛاوان پرٛایمری سکوٗلَس لۄکُٹ آنٛگَن واڑی سکوٗل تہِ چھُ ییٚتہِ زَنہٕ شُرۍ یِم ییٚتہِ ترٛےٚ ؤری برٛونٛٹھ چھِ آسان تِم چھِ تَتہِ پَران وۄنۍ چھُنہٕ سُہ ٹیٚنشَن ویٚنشَن کِہیٖنۍ نہٕ کانٛہہ گۄڈٕنیٚتھ اوس گژھان برٛونٛٹھ کالہِ اوس واریاہ ٹیٚنشَن گژھان انسان اوس دَپان کہِ بہٕ کیٛاہ کَرٕ وۄنۍ بہٕ کِتھ کٔنۍ کَرٕ گُزارٕ مطلب بہٕ سوز نا شُر ٲں شہر کِنہٕ بہٕ کھیٚمہٕ یٔڑ آز چھُس نہٕ وۄنۍ شہر سوزنٕچۍ ضروٗرت کیٚنٛہہ آز چھُ ییٚتی سکوٗل تہِ ہاے سکوٗل تہِ سورُے وردی تہِ چھِ اورٔے دِوان سورُے وۄنۍ چھُ یہِ تُہنٛدِس مطلب پانس پٮ۪ٹھ مطلب آسان ژٕ سوزٕ ہانہ شُر پرٛایویٹ سکوٗل کِنہٕ ژٕ سوزٕ ہان گورمیٚنٛٹ سکوٗل دۄنؤے چھِ اصٕل دۄنؤنی منٛز چھِ تٔعلیٖمٕے حٲصل کَرٕنۍ تہٕ اُوَرآلَس منٛز اگر أسۍ وُچھو سکوٗل ہاے سکوٗل یہِ چھُ سورٕے ییٚتہِ واریاہ اصٕل أسۍ چھِ اَتھ منٛز گورمیٚنٹُک شکر گُزار وۄنۍ چھُ اَکھ چیٖز یونیورسٹی چھِ اسہِ دوٗر گژھان تَمہِ خٲطرٕ گٔژھ اسہِ ییٚتہِ اَکھ یونیورسٹی بَنٕنۍ تَمیٛک اَکھ شاخ گوٚژھ بَنُن یۅس حضرت بَلَس منٛز درگاہ حضرت بَلَس منٛز یۄس اَکھ یونیورسٹی چھِ تَمیٛک اَکھ شاخ گوٚژھ ییٚتہِ تہِ روزُن یُتھ نہٕ اسہِ کانٛہہ مطلب پرییشٲنی یی ہا ٲں پیش کیٚنٛہہ سُہ گوٚژھ روزُن سُہ گوٚژھ بنٛدوبست گژھُن تَتہِ گٔژھہِ آسٕنۍ ہر کانٛہہ سَبجیٚکٹہٕ آرٹٕس کامٲرٕس میٚڈِکٕل نان میٚڈِکٕل یِم سٲری سَبجیٚکٹہٕ گژھیٚن تَتہِ آسٕنۍ تہٕ تہٕ بیٚیہِ مطلب کٲنٛسہِ آسہِ ہا بَیوکمِسٹرٛی پَرٕنۍ کٲنٛسہِ آسہِ ہا فوڈ ٹیٚکنالجی پَرٕنۍ کٲنٛسہِ آسہِ ہا بیٚیہِ کیٚنٛہہ پَرُن اِلیٚکٹرٛانِکٕس آسہِ ہا کٲنٛسہِ پَرُن کٲنٛسہِ آسہِ ہا فِزِکٕس پَرُن کٲنٛسہِ آسہِ کمِسٹرٛی پَرُن کٲنٛسہِ آسہِ بَیالجی پَرُن کٲنٛسہِ آسہِ زوٛالجی کٲنٛسہِ آسہِ باٹنی پَرُن تہٕ یِم سٲری سَبجیٚکٹہٕ تہٕ بیٚیہِ گٔژھ اَکھ لایبرٛیری ییٚتیٚن روزٕنۍ مطلب یہِ یونیورسٹی اَکھ گٔژھ ییٚتیٚن کھُلٕنۍ یۄس زَن کہِ خٲلی مخصوٗص آسہِ ہا بنٛٛڈٕپوٗرِس خٲطرٕ تہٕ مےٚ چھُ باسان برٛونٛٹھ کُن یی تہِ تہِ کیٛازِکہِ وۄنۍ چھِ اسہِ واریاہ نَہ تہٕ ٲس گۄڈٕ سَڑکَن ہنٛز پرٛابلِم ٲس آسان یا باقٕے تِم تہِ گٔے سالوٗ تِم تہِ چھِ وۄنۍ صحیٖح پاوَر تہِ چھُ زیادٕ پاورٕچۍ چھِ تھوڑا پرٛابلِم تہٕ کَرو امید کہِ سۄ پرٛابلِم تہِ گژھہِ سالوٗ تہٕ باقٕے یُس پَرنَس رِلیٹِڈ وَنہٕ بہٕ یی کہِ مطلب پَرُن چھُ ییٚتہِ مطلب ایٚجوکیشَن سِسٹَم چھُ اسہِ ییٚتہِ واریاہ اصٕل بیٚیہِ چھِ اسہِ ییٚتہِ مول موج تِم چھِ پرٛیٚفَر کَران بَچیٚن دَپان نَہ یِم گژھیٚن سکوٗل یِم پَریٚن تَتہِ یِم کَریٚن نہٕ یہِ دَر بہٕ دٔری وَر بہٕ دٔری کیٚنٛہہ کیٛازِکہِ دَ ٲں مطلب اگر نہٕ تِم پَران لیٚکھان چھِ أسۍ چھِ وُنہِ أسۍ چھِ وُنٛکیٚن وُچھان یُس پَران لیٚکھان چھُ یہِ چھُ پَگاہ کیٚنٛہہ ہیٚکان بٔنِتھ یا کیٚنٛہہ بِزنیٚس ترٛاوان أمِس چھُ مگر اَتھ منٛز آسان دیٚماغ برابر یُس نہٕ پَران لیٚکھان چھُ أمِس چھُنہٕ تیٛتھ دیٚماغ آسان بِزنیٚسَس منٛز تہِ کِہیٖنۍ نہٕ تَمہِ باوجوٗد ٲں پَرُن لیٚکھُن چھُ واریاہ ضروٗری تہٕ تَمہِ خٲطرٕ گژھہِ اسہِ چھُ ایٚجوکیشَن سِسٹَم ییٚتہِ واریاہ اصٕل بَنڈٕپوٗرِس منٛز اَمہِ کھۄتہٕ اصٕل چھِ أسۍ چاہان کہِ ییٚتہِ گژھہِ بَنُن تہٕ یُتھ أسۍ أسۍ تہِ کَرہاو مطلب آرام تہٕ بیٚیہِ گژھہِ ہا سٲنۍ تہِ مطلب اسہِ باسہِ ہا نَہ یہِ سورُے چھُ سانہِ خٲطرٕ یُس ییٚتہِ سِسٹَم چھُ یہِ چھُ واریاہ اصٕل تہٕ باقٕے چھُ یہِ اُوَرآلَس منٛز چھُ یہِ واریاہ اصٕل وۄنۍ چھِ أسۍ وَنان اَکھ یونیورسٹی تہِ گٔژھ ییٚتہِ بَنٕنۍ یۄس زَن اسہِ پَتہٕ برٛونٛٹھ پَہانۍ لَگہِ ہا ضروٗرت تہٕ تَمہِ خٲطرٕ چھِ أسۍ کَران گورمنٹَس أپیٖل تِم کَریٚن کوٗشِش تہٕ تِم بَناویٚن ییٚتہِ اَکھ یونیورسِٹی تہٕ ییٚمہِ سۭتۍ اسہِ واریاہ آرام میِلہِ باقٕے چھُ اُوَرآلَس منٛز سورُے کیٚنٛہہ واریاہ اصٕل واریاہ پٔرفیٚکٹ کُنہِ چیٖزٕچۍ چھَنہٕ کیٚنٛہہ کٔمی تہٕ یہِ ہیٚکہٕ بہٕ ؤنِتھ تہٕ باقٕے چھُ واریاہ اصٕل سورُے کیٚنٛہہ چھُ اصٕل بَس یہِ یونیورسٹی وغیرہ گٔژھ بَنٕنۍ تہٕ سُہ چھُ واریاہ اہم آسان واریاہ ضروٗری

بیٚیہِ کیٛاہ ہیٚکو ؤنِتھ اتھ متعلق ییٖژاہ ؤنۍ مےٚ ییٖژاہ ہان ؤنۍ مےٚ یہِ چھُ کٲفی